اَسَلامُ علیکُم ضِیافَت رٮ۪سٹورنٛٹ پٮ۪ٹھ چھُ حظ جِناب تُہۍ ؤنۍ تو مےٚ تُہۍ چھُ اَز ییٚلَے اَتہِ أسۍ ٲسۍ یَژھان حظ کینٛہہ آیٹَم تُہٕنٛدِس اَتھ رٮ۪سٹورنٛٹ پٮ۪ٹھ آرڈر کَرٕنۍ تہٕ بیٚیہِ ؤنۍ تو اَسِہ تُہۍ ہیٚکِوا سٲنِس دِمتِس اٮ۪ڈرَ اٮ۪ڈرَسَس پٮ۪ٹھ یِم چیٖز فَراہم کٔرِتھ اَسہِ چھُ حظ ضروٗرت زٕ لارٕج پیٖزا تہٕ پانٛژھ ہَتھ گرٛام بِریانی بیٚیہِ کولڈِرٛنک جورا تہٕ یِم چھِ اَسِہ ؤنکٮ۪سٕے ضرَوٗرت اگر تُہۍ ہیٚکہِ یِم سٲنِس اٮ۪ڈرَسس پٮ۪ٹھ ڈِلوَر کٔرِتھ تیٚلہِ کٔرِو تُہۍ کٲم یِم آیٹَم یِم تۄہہِ مےٚ ؤنوٕ یِم کٔرِو تُہۍ پیک تہٕ یِم واتنٲیِو تُہۍ سٲنِس دِتمٕتِس اٮ۪ڈرَسَس پٮ۪ٹھ یُس تۄہہِ بہٕ دِمہو اَمہِ مٔزیٖد تہِ چھُس بہٕ وَنَان اگر تُہۍ اَتہِ کینٛہہ سٕپیشَل چھُ پَنُن تہٕ اَسِہ اوس تیٚلہِ شامَن اَکھ پرٛوگرام اَکھ گَرِکٮ۪ن سٕتۍ أسۍ ٲسۍ یَژھان تیٚلہِ گَرِکۍ بٲژ سٲری یُن شامَن اور مَگر أسۍ یِمو ژیٖرۍ دَہ بَجے شامَن تہٕ اَسِہ ؤنِو اَتہِ کٕم کٕم آیٹَم چھُو تۄہہِ سٕپیشَل پَنٕنۍ تہٕ بیٚیہِ چھِ أسۍ یِتہِ یَژھان وَنُن اگر تۄہہِ اَتہِ کینٛہہ وازوان تہِ چھُو